آز چھِ وۄنۍ اٮ۪نٹَرٹینمٮ۪نٛٹ گژھان واریاہَن جایَن کٔشیٖرِ منٛز چھِ واریاہ چھِ یِتھ کٔنۍ چھِ زَن چھِ شاپِنٛگ مال آو ترٛاو آو ترٛاونہٕ یا سارا سِٹی سٮ۪نٹَر چھُ آو بوٚڈ مال ترٛاوُن تَمام بٔڑۍ بٔڑۍ برٛینٛڈ چھِ تَتہِ رٮ۪سٹورَنٛٹ چھِ تَتہِ مطلب کے ایف سی آو میٚکڈانَلٕز آو پِزا پِزا ہٹ آو ٹھیٖک چھِ حظ یا سانہِ کٔشیٖرِ ہُنٛد مشہوٗر چاے جاے چھےٚ زَنہٕ سُہ چھُ چاے چَنٕچ سپاٹ آسہِ چھُ پانہٕ پَتہ چاے چھِ تَتہِ چٮ۪وان یا باقٕے چیٖز چھِ تَتہِ کھٮ۪وان مطلب سُہ چھُ اکھ الگ اٮ۪نٹَرٹینمٮ۪نٛٹ اِنسان گژھِ موٗڈ گَژھِ چینٛج تور یا تُہۍ ہیٚکِو ڈَل گٔژھِتھ تَتہِ تَتہِ ہیٚکِو تُہۍ بوٹِنٛگ کٔرِتھ بوٹ بوٹ ہیٚکِو تُہۍ رٔٹِتھ بوٹِنٛگ ہیٚکِو کٔرِتھ جَٹ سِکی ہیٚکِو تُہۍ کٔرِتھ یا تَتہِ چھِ ہُتھ بال کیٛاہ چھِ تَتھ دَپان ہایڈرٛوجَن بالہِ کھالان تَتھ منٛز تہِ ہیٚکِو تُہۍ چَکَر کٔرِتھ یا أمِس پہلگام چھےٚ ییٚتہِ اَمیوٗزمٮ۪نٛٹ پارک تور ہیٚکِو گٔژھِتھ عقسا مال چھِ ییٚتہِ بیٛاکھ مال تَتہِ تہِ ہیٚکہِ اٮ۪نٹَرٹینمٮ۪نٛٹ گٔژھِتھ مطلب چھِ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ چھِ بَڑان ییٚتہِ اٮ۪نٹَرٹینمٮ۪نٛٹ بیٚیہِ چھِ لَگان مٲلہٕ چھِ لَگان یا کَشمیٖر ہاٹ چھِ تَتہِ چھِ ییٖتیٛاہ جوٗلہٕ چھِ تَتہِ یا بیٚیہِ چھِ باقٕیَن تَمام سِٹیٹَن ہِنٛدۍ الگ الگ آٹِسنٕز یِوان پَنٕنۍ کَلاکٲری ہاوان موت کا کُنواں باقٕے چیٖز وغیرہ مَزٕ بَلاے